اسہِ چھُ بوٗزمُت سکوٗلس منٛز واریاہن زیادٕ ساینسدانن ہُنٛد کیٛاز کہِ یِم یِم ساینسدان انڈہِکۍ چھِ ٲسۍ مٕتۍ تِم چھِ ٲسۍ مٕتۍ سٮ۪ٹھاہ دانشور تہٕ مشہوٗر تِمو چھےٚ واریاہ کامہِ انجام دِژٕ مژ یتھ ہندوستانس منٛز اکھ تہِ اگر أسۍ کتھ کرو اے پی جے عبدل کلام آزادٕنۍ یہِ ہسا چھُ اوسمُت اکھ بوٚڑ بار ساینسدان انڈیہُک یہِ چھِ أمۍ سٕنٛز کٲم أمۍ سٕنٛز کر کارکردگی یہِ ہسا چھُ اوسمُت اکھ یہِ چھُ اوسمُت اکھ تہِ پویٹ تہِ لیٚکھان بیٚیہِ چھُ اوسمُت أمِس یہِ یہِ چھُ اوسمُت تیوٗتاہ موٹویٹر یہِ چھُ اوسمُت اکہِ وقتہٕ اکھ ٹیٖچر تہِ یُس یہِ اے پی جی عبد الکلام آزاد چھِ أمۍ چھِ انڈیاہس انڈیاہس منٛز واریاہ چیٖز اسہِ فراہم تھٲے مٕتۍ کٔرِتھ اسہِ چھِ أمۍ سٕنٛدۍ سٮ۪ٹھاہ شُکر گُزار زِ سٲنِس ہندوستانس منٛز تہِ چھُ اوسمُت أمِس ہیوٗ ساینس دانا کانٛہہ کیٛازِ کہِ أسۍ کرو کتھ أمۍ سٕنٛزٕ چھِ أسۍ کتھ کران اے پی جی عبد الکلام آزادٕنی چھِ أسۍ کتھ کران تٔمۍ چھُ ہندوستان ییٚلہِ بارسس منٛز آو تٔمۍ چھےٚ واریاہ کامہِ انجام دِژٕ مژٕ اکھ تہِ چھِ تٔمۍ پویٹ ییٚمۍ سُنٛد لیٚکھان چھُ اوسمُت تٔمۍ سٕنٛز تِم پویٹ چھےٚ سٮ۪ٹھاہ مشہوٗر پویٹہٕ سُہ ہسا چھُ اوسمُت اصل رسٲرچر أمیُک تہِ